گاندربالَس منٛز چھِ واریاہ ٹریڈِشنل ڈِشٕز جیسے گۄڈٕنیتھٕے وَنو أسۍ أسۍ چھِ ییٚتہِ ہاکھ ہاکھ چھُ گۄڈٕنِچی سۄ ویریٹی یُس ہر کانٛہہ چیٖز چھُ کھیٚوان سَبزی تَمہِ سۭتۍ چھُ سُہ چھُ واریاہ اصٕل ہیٚلدی ہایجیٖن چھُنہٕ تَمہِ سۭتۍ ٹھیٖک روزان تَتھ چھِ واریاہ ٹایپٕس ییٚتہِ چھِ ہاکَس کھنیٲر ہاکھ یا أسۍ چھِ تَمیُک آنچار تہِ بَنان سُہ دِش چھِ أسۍ ساروی کھۄتہٕ مطلب اَصٕل دوٚیُم چھُ یِم اَسہِ ییٚتہِ وازوان ڈِش چھِ کران جیسے أسۍ چھِ رِستہٕ بَناوان کَباب بَناوان یا یَخٕنۍ چھِ یَخٕنۍ چھِ ساروی کھۄتہٕ زیادٕ مشہوٗر سۄ چھِ یِوان زامُت دۄدَس بَناونہٕ سۄ چھےٚ آسان واریاہ زیادٕ واریاہ زیادٕ چھےٚ آسان سۄ مُفیٖد سٲنِس جِسمَس خٲطرٕ تہِ بیٚیہِ سانہِ صحت خٲطرٕ تہِ سُہ چھُ واریاہ سُہ حِش ڈِش چھِ أسۍ کران زیادٕ یوٗز ییٚتہِ باقٕے چھِ أسۍ کران ییٚتہِ ہند چھِ پالکھ چھِ جنگلی سیُن یُس تہِ اَسہِ باگن منٛز چھُ آسان مطلب یُس چھُ سُہ چھُ سُہ سیُن سُہ چھُنہٕ مارکیٹس منٛز تہِ ہیٚکان ایٚولیبٕل ٲسِتھ ہر کُنہِ جایہِ آسان ایٚولیبٕل کِہینۍ تَمہِ خٲطرٕ چھُ پیٚوان جنگل گژھُن سُہ جنگلی اکھ سیُن مَگر تَتھ تہِ چھُ واریاہ زیادٕ فٲیدٕ آسان تِم چیز تِم چھِ أسۍ کُک کران پننہِ گرِ بیٚیہِ چھِ أسۍ زیادٕ مازن ہنٛدۍ ویٚرایٹی ییٚتہِ بناوان جیسے أسۍ چھِ گوشتاب بناوان رستہٕ چھِ بناوان روگن جوش چھِ بناوان تبخ ماز چھِ بناوان تِم ڈش چھِ ییٚتہِ موسٹ کامن یِم چھِ ریل ڈِش یِم آنلی کَشمیٖرَس منٛز چھِ ہیٚکان بٔنِتھ بیٚیہِ ڈِسٹرک گاندربالَس منٛز یِم ٲسۍ ییٚلہِ تہِ أسۍ کانٛہہ اَوُٹ سایڈَرس کانٛہہ تہِ مہمان أسۍ چھِ تِم ڈِش تِم ویرایٹیٖز گۄڈٕ کران پیش تاکہِ تِم چھِ یِوان ییٚتہِ موسٹ کامَن بیٚیہِ رِیل ڈِشٕز ماننہٕ